ٹھیک چھُو حظ آ ٹھیک الحمدُاللہ تُہی چھُو حظ ٹھیک ؤنو حظ اہن حظ اۭں

ؤلو حظ کینٛہہ نہ حظ پرواے ہۭم پاکستانی یس چِھ أسۍ ہیٚوان شیٚے ہتھ اہن حظ اۭں سِمپل فِراک یزارس چِھ ہیٚوان أسۍ ژور ہتھ سِلٲے اۭم ویٚڑنٛگ دارس تہِ چھِ ہیوان أسۍ شیٚے ہتھ

قٔمیز یزارس چِھ لگان پانژھ ہتھ اۭم بَچن گٔیٚے ڈاے ہتھ یا ترٛےٚ ہتھ اۭم تِمن جامن حظ چھِ لَگان ترٛےٚ ہتھ سِمپل سِمپل کُم حظ سِمپل فِراک یزار کِنہ قٔمیز یزار بَچن خٲطرٕ سِمپٕلن حظ چِھ لَگان زٕ ہتھ تِمن اۭم تُہۍ یِیو حظ گوڑٕ یور نا تُہۍ وٕچھو یتہ کیاہ حظ تۄہہ کھسناوا میٲنۍ پَلو پسند نہ حظ ریٹ ہاے چھِ برابر ریٹ کَتہ چھِ زیادٕ تُلِو حظ سُہ نہ حظ چھُ کینٛہہ پرواے اہن حظ اۭں بہٕ چھس آسان گرے آں أسۍ چھ آسان دۄہس گرے اہن حظ اۭں اد ادٕ حظ کینٛہہ چھُنہ پرواے ادسا